سانہِ کَنٹری منٛز چھِ مُسلِم تہِ ہِندوٗ تہِ سِکھ تہِ مَطلَب ہَر مَطلَب واریاہ کاشٹہٕ چھِ سانہِ کَنٹری منٛز روزان وٲلۍ مگر ییٚمہِ ساتہٕ اَسہِ ٹرٛاولِنٛگ کٔر مَطلَب کُن تہِ گٔےٕ کالیٚج گٔے کُنہِ تہِ جَگہَس پؠٹھ گٔےٕ اَسہِ مَطلَب مےٚ کوٚر نہٕ ذٕہٕنۍ مطلب فیٖل کہِ مےٚ سۭتۍ چھُ یِوان کانٛہہ مَطلَب ڈِسکٕرمنیشَن کَرنہٕ یا مےٚ سۭتۍ چھُ کانٛہہ بید باو یِوان کَرنہٕ سُہ گوٚو نہٕ مےٚ فیٖل مَطلَب ذٕہٕنۍ مَطلَب أسۍ چھِ روزان ٹھیٖکھ پٲنٛٹھۍ اَصٕل پٲنٛٹھۍ ہِندوٗ چھےٚ کانٛہہ مُسلِم چھےٚ کانٛہہ أسۍ چھِ ٹھیٖک پٲٹھۍ روزان مَطلَب اَسہِ نہَ چھِ مطلب أسۍ کَران کٲنٛسہِ بید باو ڈِسکرمنیشَن نہ چھِ کٲنٛسہِ سانہِ سٲنِس وجہَس پؠٹھ تکلیٖف لَگان نَہ چھُ اَسہِ مَطلَب کٲنٛسہِ ہِنٛدِس وجہَس پؠٹھ ڈِسکرمنیشن فیٖل گژھان مَطلَب مےٚ بہٕ چھَس أبی مَطلَب پَرن کہِ مَطلَب بہٕ چھَس ٹرٛاولِنٛگ کَران مطلب پٔر ڈے مطلب مےٚ سۭتۍ چھِ واریاہ کھَسَن مَطلَب گاڑِ منٛز چھِ آسان مَطلَب أسۍ چھِ آسان یَگجَہ مَگَر اَسہِ چھِ نہٕ مَطلَب یہِ فیٖلٕے گژھان کہِ مَطلَب یا سٲنِس مطلب سٲنِس وجہَس پؠٹھ چھِ کٲنٛسہِ تَکلیٖف واتان نہ چھِ مَطلَب مےٚ فیٖل گژھان کہِ مےٚ سۭتۍ چھُ یِوان کانٛہہ بید باو کَرنہٕ اِسلیے سانہِ کَنٹری منٛز چھِیٖنہٕ سانہِ کومِنِٹی منٛز چھِیٖنہٕ سٲنِس مطلب یَتھ ماحولَس منٛز چھُ نہٕ کٕہٕنۍ تہِ مطلب بید باو یِوان کَرنہٕ کٲنٛسہِ تہِ سۭتۍ یا اَسہِ سۭتۍ آو نہٕ کٕہٕنۍ بید باو کَرنہٕ